ہیلو تُہُۍ چھُو حظ چینٛگ سِٹی رٮ۪سٹورٮ۪نٛٹ پٮ۪ٹھ اسہِ حظ اوس آڈَر اَکھ کَرُن تُہُنٛز شاپ چھا حَظ یلہٕ کِن بَنٛد حَظ تُہُۍ ہیٚکۍوا حَظ ہوم ڈِلوٕری کٔرِتھ یِم چیٖز چھا اسۍ کباب رِستہٕ اٮ۪ولیبل اتہِ حَظ اگر حظ دٕستِیاب چھِ تُہُۍ ہیٚکِو حَظ گَرٕ واتنٲیِتھ